میٛانٮ۪ن پانٛژَن ہَمسایَن ہُنٛد ناو چھُ گۄڈٕنیُک گوٚو لٮ۪کچَرار الطاف حُسین خواجَہ بیٛاکھ گوٚو محمد یوٗسُف وانی سُہ تہِ چھِ اَکھ ماسٹَر اَکھ یِم چھِ دۄنوَے اَکھ چھُ لٮ۪کچِرَر تہٕ بیٛاکھ چھُ ماشٹَر بیٛاکھ گوٚو مولوی مُشتاق احمد میٖر بیٛاکھ گوٚو غلام حسن لون سُہ چھُ فارٮ۪سٹَس منٛز کَران سٔروِس بیٛاکھ ہَمساے گوٚو اَسہِ عبدُل احد بَٹ صٲب سُہ تہِ چھُ اَکھ اٮ۪کٕس ٹیٖچَر